إں اَکہِ لَٹہِ اوس اَسہِ گژھُن پہلگام تہٕ تَمہِ ساتہٕ ٲسۍ أسۍ میٲنۍ کَزٕنۍ تہٕ بیٚیہِ بہٕ أسۍ ٲسۍ کھٔتۍ مٕتۍ گُرِس پٮ۪ٹھ یِتھُے أسۍ تَتھ پٮ۪ٹھ ٲسۍ تہٕ میٲنۍ اکھ کَزٕنۍ ٲسۍ تَتھ پٮ۪ٹھ بہٕ ٲسٕس تٔمِس فوٹو تُلان تہٕ اورٕ آو اکھ پوٚنٛز یِتھُے سُہ آو تَتٮ۪ن اوس اَکہِ سا کٔدٕل اوس کٔدلَس پٮ۪ٹھ اوس گُر تہٕ بیٚیہِ أسۍ تَتھ پٮ۪ٹھ میٲنۍ کَزٕنۍ تہٕ ہُم لَرِ تہٕ لَرِ اوس سَمنٛدر مطلب کہِ اَگر یِتھُے سُہ پونٛز آو أسۍ کھوٗژ واریاہ زیادٕ تہٕ أسۍ ژٔلۍ مَگر تٔمِس پونٛزِس تہِ گوٚو نہٕ کِہینۍ سُہ بَچو تہٕ یۄس مَگر میٲنۍ ماستٕر بیٚنہِ چھِ سۄ ہٮ۪ژَین اَگر اگر خُۄدا ناخاستہ أسۍ گٔیے تَمہِ ساتہٕ پٮ۪نِک یُس نہٕ اَسہِ گژھن اوس کیٚنٛہہ أسۍ گٔیے پینِک تَمہِ کہِ وجہہ سۭتۍ کوٚر تٔمۍ پٔنٛزۍ اورٕ یور ییٚمہِ سۭتۍ گُر تہِ کھوٗژ اَسہِ اوس نہٕ مَگر تَمہِ ساتہٕ سُہ کِرُن کیٚنٛہہ یہِ گژھِ نہٕ پینِک گژھِ نہٕ اِنسان گژھُن کیٚنٛہہ اَگر اِنسان یُتھ چیٖز وُچھِ